یُس مےٚ فون اوٚن اَتھ چھِ واریاہ کم سٹوریج ییٚمہِ کہِ سۭتۍ اَتھ ایپلِکیشن کھُلنس منٛز واریاہ ٹایم چھُ لگان اتھ چھِ سٹوریج تہِ واریاہ کم امیُک یُس ڈِزایِن چھُ سُہ تہِ چھُنہٕ زیادٕ بہتر کینٛہہ